اسلام وعلیکُم آہَن حظ ٹھیٖک تُہی چھُ حظ ٹھیٖک ٲں بہٕ حظ چھَس کُپوارا پیٚٹھ تُہۍ چھُ حظ بِلال بُک شاپ ٲں اَسہِ حظ ٲسۍ کیٚنٛہہ بُکٕس نِنۍ آ مےٚ ٲس نِنۍ ایٚجوکیشَن بُک سوشالجی بُک تہٕ بیٚیہِ اِنٛگلِش بُک تۄہہِ نِش چھِ حظ اویے اویلبٕل کانٛہہ ایٚجوکیشَن یِم بُکٕس چھِ حظ تۄہہِ نِش اویلبٕل آہَن حظ چھِ اَسہِ حظ اوس صُبحَس یُن صُبحَس حظ اوس اَسہِ یُن آہَن حظ اَدٕ ٹھیٖک حظ چھُ بہٕ حظ کَرو فون تَمہِ وِز یِمَن کیٛاہ حظ چھُ یہِ پَنُن پرایِز بُک آہَن حظ اَدٕ ٹھیٖک حظ چھُ وۅنۍ صُبحس ٲسوٕ حظ تُہی أتی شاپَس پیٚٹھٕ ٹھیٖک حظ چھُ اَدٕ ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ کیٛاہ حظ اَسہِ حظ چھِ فِفتھ سیٚمِسٹَرٕچ ضروٗرت آہَن حظ کَشمیٖر یوٚنیوَرسِٹۍ

ٹھیٖک حظ چھُ اَدٕ کے